سلام علیکُم من تُہۍ چھُو حظ منصوٗر بٹ یُس ییٚمِس یہِ سیرِ بَٹھ چھ تُہۍ چھُو حظ تِمَے أسۍ چھِ بہٕ چھُس مُنیٖب طاہِر بہٕ چھُس بِلڈر اَکھ مےٚ چھِ کَنَسٹرٛکشَن کٲم چَلان ییٚتہِ پُلوامَس منٛز چھِ مےٚ کَنَسٹرٛکشَن کٲم چھِ چَلان مین یۅس لایِٹ چھِ مینَس منٛز چھُس کیٚنٛہہ سُہ چھُ سٔرکیوٗلَر روڈَس نِش کَنسٹرٛکشَن چَلان مےٚ چھِ اَکھ یہِ کَمپُلیکٕس بَناوُن مارٹ حظ مارٹ یہِ کَمپُلیکٕس تۄہہِ آسَن چھُ تَتھ خٲطرٕ چھِ مےٚ سیرَ ضروٗرت لگ بگ لگ بگ حظ تُہۍ اگر پانہٕ تہِ دِیِو نَظر کۭژاہ سیرِ لگن تُہۍ چھُو مٲنۍ تُہۍ دِیِو نظر لگ بگ لگ بگ حظ لَگن مٕتۍ سیرٮ۪س زٕ ہَتھ ڈۄڈ ہَتھ گاڑِ حظ لَگن لگ بگ تُہۍ کُس حظ کالَس منٛز حظ کٔرِو یِم ایٚویلیبُل یِم سیرِ بیٚیہِ یِمَن ہُنٛد سایِز کیٛاہ حظ چھُ یِم چھِ حظ دَرے چھا حظ سیرِ

تۄہہِ چھُو حظ ییٖژٕ سیرِ ییٖژٕ کانٹِٹی چھَو حظ تۄہہِ ایٚویلیبُل کیٛاہ حظ اَسہِ چھِ ڈۄڈ ہَتھ گاڑِ ضروٗرت لگ بگ تُہۍ ؤنِو حظ مےٚ گۄڈٕ تُہۍ کوٗتاہ ہیٚیِو یہِ ژھیوٚر سیٖر کۭتۍ کٔہۍ دِیِو تُہۍ سیٖر اکھ یا وۅنۍ کٔرِو گاڑِ وٲلی ووٚن ڈۅڈ ہَتھ گنٛزراونہِ وۅنۍ ؤنِو تُہۍ یہِ سیرِ گٲڑۍ کۭتِس دِیِو تُہۍ لگ بگ

پانٛژتٲجی ساس حظ وۅنۍ اَسہِ چھِ نِنۍ ڈۅڈ ہتھ گاڑِ اَسہِ تہِ گژھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ بچُن أسۍ چھِ ٹھیٖک حظ چھُ وۅنۍ وۅنۍ کیٚنٛہہ سےَ وےَ ما حظ چھِ مےٚ دِنۍ اَتھ کیٚنٛہہ تُہۍ کٔرِو حظ تیٚلہِ مےٚ ییٚتھۍ نمبرَس حظ چھُ مےٚ واٹس ایپ چَلان تُہۍ ہیٚکِو مےٚ ییٚتھۍ نمبرَس فاروٲرڈ کٔرِتھ یہِ کۭژاہ پیمٮ۪نٛٹ چھِ مےٚ کَرٕنۍ یا کیٛاہ چھُ مےٚ کَرُن مطلب کیٛاہ کوٗتاہ چھِ مےٚ سےَ ترٛاوُن تُہۍ کٔرِو مےٚ نمبرَس سٮ۪نٛڈ بہٕ کَرٕ پۅنٛسہٕ سٮ۪نٛڈ تُہۍ فِلحال لٲگِو تُہۍ سیرِ ترٛاونہِ ییٚژاہ تۄہہِ ایٚویلیبُل چھُو بہٕ کَرٕہو تۄہہِ ایٚڈرَس تہِ سٮ۪نٛڈ یَتھ ایٚڈرَسَس پٮ۪ٹھ ییٚتہِ سیرِ تۄہہِ ترٛاونہِ چھَو تہٕ بہٕ کرہو تۅہہِ تُہۍ لٲگِو سیرِ ترٛاونہٕ سُہ حظ کَرہو پَتہٕ کَنسٹرٛکشَن تہِ سِٹارٹ جلدی وۅنۍ بہٕ حظ کرو یہِ کیٛاہ یہِ کیٛاہ بہٕ حظ کَرو سینٛڈ یہِ کیٛاہ اَدٕ حظ بِہِو